ساروی کھۄتہٕ بوٚڈ یُس یتھ گاڈٕ مَحکَمَس مَنٛز یُس ساروی کھۄتہٕ زیادٕ چھ یُس مَطلَب یَتھ کُن فکر چھِ اِنسانَس فکر لاحق چھِ گَژھان سُہ چھ یِم لۄکٕٹۍ لۄکٕٹۍ نالہٕ چھِ یِمَن مَنٛز چھِ یِم یِمَن مَنٛز چھِ کینٛہہ لوٗکھ یِم اتھ مَنٛز گاڈٕ دَوا چھِ چھَکان ییٚمہِ سۭتۍ واریاہ زیادٕ گاڈٕ مَران چھِ تمہِ سۭتۍ چھِ کۄلہِ ہٕنٛز بَیوڈایوَرسٹی واریاہ زیادٕ مُتٲثر گَژھان یہِ چھِ اکھ مَطلَب یہِ چھِ اکھ ساروی کھۄتہٕ بٔڑ یۄس تَکلیٖف چھِ محکمے یَتھ تہٕ گاڈٕ مَحکَمَس یِم چھِ نہٕ یِمن جایَن سیٚود واتان کِہیٖنۍ نہٕ بیٚیہِ چھِ یِم یِم اتھ مَنٛز چھِنہٕ کٲنٛسے پٔرمِشَن دِوان ؤتھو سہَ تہٕ کٔرِو سا نالہٕ صاف واریہَن جایَن چھ نالَن مَنٛز یِوان یِم باجِر چھِ کَڑان یُس اِللی یُس غٲر قانوٗنی طور چھِ یِوان باجِر کَڑنہٕ یا امہِ مَنٛز کۄلَن ہٕنٛز جاے چھِ یِوان یَتھ مَنز لوٗکھ قَبضہٕ چھِ کران غٲر قانوٗنی طور پیٹھ چھِ ہیٚکان سُہ رٔٹِتھ بیٚیہِ چھ واریاہ یِم ڈِپاٹمینٹہٕ چھِ پانے بَناوان چھِ یِم لوٗکھ پَننِس زاتَس پیٹھ چھ یہِ کانٛہہ گاڈٕ مَحکَم بَناوان یا گاڈٕ گاڈٕ کیس بَناوان یتھ مَنٛز گاڈٕ چھِ تھاوان تمہِ سۭتۍ تہِ چھِ واریاہ زیادَن ماحول مُتٲثِر گَژھان برونٛہہ کالہِ ٲسۍ یِوان واریاہ واریاہ زیادٕ ٲسۍ یِوان گاڈٕ مارنہٕ یِمَن عام کۄلہٕ چھِ لۄکچہِ مۄکچہِ کۄلہٕ آسہِ یِمَن مَنٛز اوس یِوان واریاہ زیادٕ گاڈٕ دَوا چھَکنہٕ ییٚمہِ سۭتۍ گاڈٕ مَران آسہٕ وۄنۍ گوٚو پٔتمیٚو کینٛہَو ؤریَو پیٹھٕ چھِ اتھ اصل پٲٹھۍ یِم سیٚکیورٹی رٲچھ آسان اتھ چھُ پھورٕس رٲچھ آسان تہٕ یِمن پیٹھ چھ اصل پٲٹھۍ اگر کانٛہہ گاڈٕ واڈٕ رَٹان یِم کانٛہہ چھِ پھسان تٔمِس پیٹھ چھِ اصل پٲٹھۍ قانوٗنی طور پٲٹھۍ قانوٗنی کارٲیی گَژھان تہٕ تٔمس چھِ جُرمانہٕ رَٹنہٕ یِوان ییٚمہِ سۭتۍ زَن واریاہ زیادٕ کَنٹرول گوٚو گاڈٕ مارنَس پیٹھ تہٕ کۄلَن ہُنٛد ماحول چھ بَچان